یُس سا گیمٕز چھِ اَتھ منٛز ہسا ٹیٖم ؤرٕک یُس چھُ سُہ چھُ واریاہ زیادٕ اِمپاٹنٛٹ آسان کیٛازکہِ یوٚتام نہٕ أکِس گیمہِ منٛز ٹیٖم ؤرٕک برابر آسہِ سُہ چھُنہٕ سُہ گیم چھِنہٕ کامیاب گژھان توٚتام کیٚنٛہہ خاص کر وَنہٕ بہٕ یُس أسۍ گِنٛدان چھِ مثالہٕ کِرکَٹ چھِ أسۍ گِنٛدان لوکلی چھُس بہٕ کِرکَٹ چھِ أسۍ پانہٕ ؤنۍ گِنٛدان تَتھ منٛز تہِ چھ واریاہ زیادٕ ٹیٖم ؤرٕک ضوٚرتھ کیٛازکہِ اگر اَسہِ بیٹٕس مینٕے یوٗت پٔرفارمٮ۪نٕس دی پنٕنۍ أکِس ٹیٖمس منٛز أکِس کِرکَٹ ٹیٖمس منٛز تہٕ بالر دی نہٕ پٔرفامٮ۪نٕس کِہیٖنۍ تَمیُک نتیٖجہٕ چھِ پٮ۪وان پوٗرٕ یتھ ٹیٖمس پیٹھ پتہٕ اَکُے اَکُے سایِڈ اگر پٔرفامٮ۪نٕس دی مِثال اگر یُس أسۍ یہِ چھِ کِرکَٹ گیم چھِ اَتھ منٛز چھِ کَہہ پٕلیَر آسان أکِس ٹیٖمس تہِ یِمن چھِ کٔہٕے کَہؤنی آسان برابر پٔرفامٮ۪نٕس دِنۍ تیٚلہِ چھُ اکھ ٹیٖم ہٮ۪کان زیٖنِتھ میچ اگر ہسا یِمو کَہو منٛز أکۍ مطلب ییٚمہِ کٔر أکۍ تہِ کِرکَٹرَن پٕلیرَن کٔر مطلب بےٚغرضی کٔرٕن یا کیٚنٛہہ کوٚرُن گیمہِ دوران مطلب پنٕنۍ پٔرفامٮ۪نٕس دِژٕن نہٕ اصٕل پٲٹھۍ کِہیٖنۍ سُہ تَمیُک اثر چھِ پٮ۪وان برابر أکِس ٹیٖمس پٮ۪ٹھ یُس وۄنۍ یہِ بہٕ چھُس مےٚ چھِ بہٕ چھُس گِنٛدان لوکلی چھُس بہٕ گِنٛدان پنٛنہِ حِساب یِہوٚے پنٛنہِ گِنٛدان چھُس بہٕ کِرکَٹٕے تہِ مےٚ چھِ باسان یہِ چھِ واریاہ زیادٕ رول کران أکِس ٹیٖم ؤرٕک بیُلڈَس